اَسلام علیکُم اَہن حظ بہٕ چھَس رابیا اَہن حظ یہِ گٔے حظ مِشو کَمپٔنی کال اَہن حظ بِلکُل تۄہے ٲسٕم کال کَرنۍ اَہن حظ ٹھیٖک تُہۍ ؤنتو مےٚ مےٚ کَرے نہ آرڈر تُہِندِ ایپ پٮ۪ٹھ اوس نہ مےٚ کوٚرمُت آرڈر سُماٹ واچ اَہن حظ یُس حظ پَتہٕ مےٚ رِفنڈ کَرے اَہن حظ اَہن حظ سُہ حظ آو ڈیٚلؤری وول تہِ آو تہٕ تٔمِس دِژٕ مےٚ سۄ گٔر واپَس تتھ آ تَتھ ٲسۍ پرابلِم اَہن حظ بِلکُل ٲسۍ تَتھ پرابلِم تَتھ ٲسۍ سُہ ٲسۍ تھوڑا رُکۍ رُکۍ پَکان سُہ ٲسۍ نہٕ مطلب یِتھۍ پٲٹھۍ چلٕنۍ گژھہِ نٔو گٔر تِتھ پٲٹھۍ أسۍ نہٕ چلٕنۍ کِہینۍ سۄ ٲسۍ ہینگ گژھان اَہن حظ اَسہِ حظ کوٚر پَتہٕ رِفنڈ اَہن حظ ڈیٚلِؤری وول تہِ آو تٔمۍ نی سۄ واپَس سۄ گٔر اَہن حظ ووں ٲسٕس بہٕ پیران تٔمۍ نی سُہ راتھ چھِ تٔمۍ نِمژٕ سُہ راتھ یہوے اکھ بَجے ہیٚو تہٕ بہٕ ٲسٕس پیران تُہۍ کٔرو مےٚ ایمَونٹ رِفنڈ ایکوٹَس ایکَونٹ ڈِٹ اَہن حظ آ ایکوُنٹ ڈِٹیل چھِ اَسہِ دِژمٕژ ایپَس پٮ۪ٹھ اَہن حظ ریجِسٹر کٔرتھ سوٚے ایکوُنٹ ڈِٹیل اَہن حظ بِلکُل اَہن حظ اَسہِ چھُ اَمہِ برونٛہہ تہِ کوٚرمُت اَکہِ فِرِ رِفنڈ اَسہِ آیۍ رِفنڈ ایکونٹَس پونٛسہٕ واپَس یَتھ لوٚگ تھوڑا ٹایم مےٚ دوٚپ بہٕ کرٕ تۄہہِ کال بہٕ کرو تۄہہِ اِنفارٕم کہِ مےٚ کیازِ آو نہٕ یہِ ایمَوُنٹ اَہن حظ تُہۍ چھِو وَنان یی مَگر آو کیازِ نہٕ ٹھیٖک حظ ٹھیٖک حظ ٹھیٖک ٹھیٖک آ یہِ پروسیس کٔر أمۍ برابر کٔر أمی یہِ پروسیس رِفینڈ سَکسسیفوٗل تہِ آو مےٚ پَتہٕ آیہِ مےٚ میسیج یُور آرڈر ہیز بیٖن پِکٕڈ آ بِلکُل آیہِ میسیج

ٹھیٖک آ بِلکُل بِلکُل آ ٹھیٖک چھُ تُہۍ کٔرو چیٚک تُہۍ کٔرو اَہن حظ ٹھیٖک کیٚنہہ چھُنہٕ پَرواے کیٚنہہ چھُنہٕ پَرواے ییٚکیاہ تُہنٛز مہربٲنی تُہۍ کٔرو واپَس چیٚک ٹھیٖک اَہن حظ گوٚو مطلب أکِس گنٹَس منٛز یہِ سٲنِس ایکوَنٹس واپَس ایمَوُنٹ پونٛسہٕ پَنُن اَہن حظ برابر اَہن حظ اَہن حظ یتُے ایمَوُنٹ چھُ بِلکُل بِلکُل گوٚو أکِس گَنٹَس تانۍ یہِ سٲنِس ایکَونَٹس ایمَوُنٹ واپَس ٹھیٖک حظ چھُ یہِ حظ چھِ تُہنٛز مہربٲنۍ تُہۍ کٔرو سانہِ موٗجوٗب یہِ تَکلیٖف نہ حظ نہ حظ تَکلیٖف اہن حظ اَسہِ چھِ پاے یہِ چھِ تُہنٛز کٲم تہٕ مَگر تۄتہِ کَسٹمَرن چھُو وِزِ وِزِ واتان اَصٕل سٔروِس واتناوان یہِ گٔے واریاہ زیادٕ تَوے تہِ چھِ أسۍ کران پرٮ۪فر زیادٕ تُہندِ ایپ ویپ پٮ۪ٹھ ویب سایٹہِ پٮ۪ٹھ ییٚمہِ ایپِہ پٮ۪ٹھ آردڑ کَرٕنۍ چیٖز اَہن حظ بہٕ چھ سو تُہنٛز رِگوٗلر کَسٹمَر اَہن حظ بہٕ چھَس کران رٮ۪تہٕ پَتہٕ رٮ۪تہٕ کیٚنٛہہ نہ تہٕ کیٚنہہ چیٖز آرڈر بِلکُل حظ چلو ٹھیٖک حظ چھُ چلو أسۍ حظ پیارو أکِس گنٹس تانۍ آ أسۍ وُچھو اَسہِ یہِ یا ایکونٹَس واپَس ٹھیٖک ٹھیٖک چھُ چلو اَسلام علیکُم